آ یِم زَن أسۍ یِم ووٚش چھِ زؠوان یُس لۄکُٹ ووٚش چھِ زؠوَان أمِس چھُ پؠوان خیال تھاوُن ییٚلہِ زؠوان چھُ أمِس چھُ پیٚوان یہِ چھُ پیٚوان تھوٚد تُلُن بیٚیہِ چھُ أمِس خیال تھاوُن پؠوَان یِمن یُس نہٕ مانٛڈِ گاو ییٚلہِ زؠوَان چھُ تہٕ بیٚیہِ چھُ پیوان یہِ تھوٚد تُلُن تِکیازِ أمِس چھِنہٕ آسان یہِ چھُنہٕ آسان تیوٗت طاقتور کینٛہہ کہِ یہِ وۄتھِ پانے أمِس چھُ پؠوَان دۄد دیُن تہٕ بیٚیہِ ییٚمہِ سۭتۍ أمِس طاقت چھُ یِوان بیٚیہِ چھِ أمِس پؠوَان خیال تھاوُن أمِس مہ گژھِ نموٗنیا سردی سۭتۍ تِکیٛازِ اگرے ییٚمِس نَموٗنیا گَژھِ تہٕ یہِ ہیٚکہِ مٔرِتھ تہٕ یِتھ پٲٹھۍ چھُ اَسہِ چھُ امہِ برونٹھ تہِ یِتھ پٲٹھۍ ووٚژھ اکھ موٗدمُت تٔمِس اوس نموٗنیا تٔمِس لٔج تۭر وۭر تہٕ سُہ ہسا موٗد تہٕ بیٚیہِ یُس ییٚلہِ گاوَن آسہِ بریٖڈِنٛگ ٹایم چھِ یِم یہِ یِمن أسۍ تمہِ ساتہٕ ییٚلہِ أسۍ خۄشِک پھل چھِ یِمَن دِوان وَنٛدَس پَتہٕ چھِ یِمَن یِوان رؠتہٕ کول ییٚلہِ یِوان چھِ یِمَن چھِ یِوان برٛیٖڈِنٛگ ٹایم پَتہٕ چھِ أسۍ کٲم کَرَان یِمَن أسۍ چھِنہٕ یِمَن لوکَل بریٖڈِنٛگ ترٛاوَان یہِ کینٛہہ لوکَل ہۄکھُر ترٛاوہوکھ نہٕ کینٛہہ أسۍ چھِ نِوان یِم یور ویٹرنری پؠٹھ تَتہِ چھِ أمِس أسۍ ڈاکٹرس أسۍ دَپان ہے أمِس دِیِو سۭتۍ تٔمِس چھِ دۄیو قٕسمُک ویکسیٖن دِوان تَتہِ تٔمِس دِوان دۄیو قٕسمُک سیٖمَن تَتہِ اکھ چھِ دِون تِم یہِ لوکَل ییٚتہِ کُے اِنڈیہُک بیٛاکھ چھُ آسَان تِمَن سُہ چھُ پانٛژن ہَتن دِوَان تِم تَتھ چھِ تِم گارَنٹی دِوان روزنَس سُہ چھِ تِم دِوان پانٛژن ہتَن اگر نہٕ روزِ تیٚلہِ ہَسا چھِ تِم پونٛسہٕ اتھ واپَس دِوان أسۍ چھِ سُے بریٖڈ کَرَان سۄ چھِ آسَان نؠبرِم آسٹریلَن بریڈ جٔرسی پیور جٔرسی برٛیٖڈ تہٕ سۄے چھِ أسۍ کَرَان یِمَن گُپن پَتہٕ یِم اَسہِ پَننہِ بریٖڈ چھِ تِم تہِ چھِ آلریڈی تِم چھِ کراس جٔرسی تِم چھِنہٕ پرو پیور جٔرسی آسَان کینٛہہ تِم چھِ أسۍ کراس جٔرسی تِہنٛدۍ ؤژھۍ ییٚلہِ پتہٕ زٮ۪وان چھِ تِم چھِ ییٚلہِ أسۍ تِمَن اَصٕل برٛیٖڈن ہُنٛد سیٖمن چھِ کَرناوَان ییٚتہِ پٮ۪ٹھ ویٹرنٔری پؠٹھ تَمہِ سۭتۍ چھِ یِم ترٛاوَان اَصٕل برٛیٖڈ